گوَرنمنٹ ہاسپِٹَل چھِ سانہِ خٲطرٕ واریاہ ضوٚروٗری گوَرنمنٹ ہاسپِٹَل اگر نہٕ آسِہَن غریٖب مَرِہَن سٲری بٮ۪ے قَضا گوَرنمنٹ ہاسپِٹَل چھِ گورمِنٹ ہاسپِٹلَن منٛز چھِ اسہِ سٲری ٹٮ۪سٹ گَژھان تہٕ لُکَن چھِ واریاہ آسٲیِش واتان مودی جی یَن کٕرۍ وۄنۍ گوٚلڈَن کاڈ ییٚمہِ سۭتۍ اسہِ سٲری پونٛسہٕ چھُ بَچان غریٖب چھِنہٕ بَنٛد گَژھان کینٛہہ تہٕ غریٖبَن ہٕنٛدۍ شُرۍ غریٖب چھِ بَچان گورمنٹ ہاسپِٹَلن سۭتۍ گوَرنمنٹ ہاسپِٹَل گَژھِ پرٛٮ۪تھ کُنہِ ڈِسٹِکَس منٛز ضوٚروٗری آسُن تہٕ یِم چھِ سانہِ خٲطرٕ واریاہ ضوٚروٗری گوَرنمنٹ ہاسپِٹَل ییٚلہِ ییٚلی چھُ تیٚلی چھِ لُکَن ہِنٛز جان بَچان غریٖب چھِ واتان صِرِف گورمنٹ ہاسپِٹَلن منٛز اگر نہٕ گوَرنمنٹ ہاسپِٹَل آسہِ ہان کینٛہہ غریٖب گَژھِ ہا نہٕ ہاسپِٹَلٕے تہٕ غریٖب مَرِہا بِچار بٮ۪ے قَضا یِتھٕے کَنۍ تِم مَرِہَن پَننٮ۪ن گَرَن منٛز گوٚو اِسی لِیے چھُ گوَرنمنٹ ہاسپِٹَل سانہِ خٲطرٕ واریاہ تہٕ واریاہ ضوٚروٗری